اَسلامُ علیکُم ؤنِو جناب شُکُر الحمدُاللہ شُکُر الحمدُاللہ کٔرِو حُکُم أسۍ چھِ پُلِس سِٹیٚشن گانٛدربَل پٮ۪ٹھ

دُکانَس کیٛاہ ژوٗر چھِ کَتھ دُکانَس چھِ گٔمٕژ کۭتِس چھَس گٔمٕژ کَمہِ ٹایمہٕ حظ گٔے اَچھا تۄہہِ چھُو نہٕ پےَ کیٚنٛہہ مان ژٕ وۅنۍ کَڈو تُہۍ سی سی ٹی وِی سسپٮ۪کٹ ٹایِم تہٕ ہُتھٕ پٲٹھۍ چھَو نہٕ تۅہہِ اٮ۪کوریٹ پَے کیٚنٛہہ کَر کیٛاہ گٔے کۭتِس حظ گٔے ژوٗ ر کیٛاہ کیٛاہ آو سامان نِنہٕ اَہَن حظ اَچھا کہٕ کۭتِس چھِ ژوٗ ر گٔمٕژ ژوٗر کۭتِس چھِ تقریٖبًا گٔمٕژ تۄہہِ چھُو تُہۍ چھُو اِرشاد اِ اِرشاد ایلٮ۪کٹرٛانِک حظ شاید اوسوٕ تۄہہِ پٔتمہِ لٹہِ تہِ کمپُلین خبر تۄہہِ کیٛاہ گوٚو تتھ کیسَس پوٚتُس تَتھ گوٚو نا کِہیٖنۍ سُہ ہے کمپُلین کیٛازِ تۅہہِ ہے اوسوٕ پٔتمہِ لٹہِ شاید رِپوٹ بہٕ اوسُس نہٕ تَمہِ وِزِ ڈیوٹی کیٚنٛہہ اَمہِ وِزِ اوس بدل اِنسپٮ۪کٹر تہٕ تٔمۍ کیٛاہ تٔمۍ کوٚر نا اتھ کِہیٖنۍ اِنویسٹِگیٚشن پوٚتُس کیٛازِ کیٛازِ تٔمۍ کیٛاہ تٔمِس کیٛاہ گوٚو مَہ حظ ہیٚیِو ٹٮ۪نٛشن اِنشاللہ تۄہہِ کٔمۍ دیُت نو میٛون نمبر حظ اَچھا اَچھا اَچھا کیٛاہ ووٚننَے تٔمۍ ییٚمِس ییٚمِس اٮ۪س اٮ۪چ او ہَس کر سا یہِ چھُے ایٖمان دار وارِیاہ ژٕ ما حظ ہے ٹٮ۪نٛشن اِنشاللہ پُشراو ژٕ رۄبس تِمن والہٕ بہٕ مسلہٕ تُہۍ کھٔسِو تُہۍ کھٔسۍزیٚو پوٚتُس دَہہِ بجہِ چھُ مےٚ کھسُن آفِس حظ تھانس پٮ۪ٹھ تُہۍ کھٔسۍزیٚو دَہہِ بجہِ توٗرۍ تُہۍ لیٚکھۍزیٚو درخاس اَکھ أنۍزیٚو لیٚکھِتھ تہٕ کیٛاہ کیٛاہ نِیٖوہو تۅہہِ کۭتِس کیٛاہ نِیٖوہو تُہۍ مان ژٕ کۭتِس گٔے لگ بگ ژوٗر پوٚتُس ترٛٲوِو ییٖزیٚو تُہۍ تھانس پٮ۪ٹھ چھُس بہٕ کَرٕ اَتھ پانے پوٚتُس اِنوٮ۪سٹِگیٚشن تِمن والہٕ بہٕ مٔسلہٕ ژٕ ما ہے ٹٮ۪نٛشن آ تِمَن نِمہٕ بہٕ ماز ژٔٹِتھ ژٕ ما ہیٚے ژٕ پُشراو رۄبس اِنشاللہ یہِ گژھِ تۅہہِ اِنصاف گَژھِ ییٚمہِ وِزِ تۅہہِ اِنشاللہ پُشرٲوِو گۄڈٕ پُشرٲوِو رۄبس پوٚتُس مےٚ ییٚمہِ وِزِ گژھوٕ تۅہہِ اِنشاللہ اِنشاللہ حق ییٖوٕ تۅہہِ واپس ییٚمہِ وِزِ بیٚیہِ کرناو بہٕ تِم آینٛدٕ کَرن نہٕ تِم بارِدُبار یِژھ غلطی کِہیٖنۍ نہَ حظ آ بوٗزتھا حظ آ کیٚنٛہہ چھُنہٕ آ بہٕ کَرٕ سۅ کٲم تۄہہِ چھُو نہٕ کِہیٖنۍ کَرُن بوٗز یَپٲرۍ تُہۍ کٔرۍزیٚو نہٕ چھیٖڈۍزیٚو نہٕ وُنہِ دُکانس وُکٮ۪ن نہٕ کِہیٖنۍ تُہۍ تھٲوِو تِتھَے پٲٹھۍ تُہۍ کٔرۍزیٚو کٲم حظ تُہۍ کٔرۍزیٚو کٲم ییٚلہِ ژٕ پوٚتُس کھسکھ نا بہٕ وسہٕ تُہۍ والہو بہٕ پانسٕے سۭتۍ پوٚتُس تہٕ پنٕنۍ یِم گارڈ اَنکھ بہٕ اٮ۪س کَر سۭتۍ ژٕ کَر کٲم ژٕ اَن وُنکٮ۪نس درخاس اکھ لیٚکھِتھ ژٕ یہِ تھانس پٮ۪ٹھ جلدی تہٕ بہٕ ہاوے ژےٚ یِمن کیٛاہ کَرٕ بہٕ یِم ہے انکھ بہٕ رٔٹِتھ یِمے مٔسلہٕ والہٕ بہٕ یِمے چھِ آ تُہۍ کھٔسِو وُنکٮ۪نَس جلدی آ بہٕ تہِ نیرٕ یہِ کے وُنی گرِ تہٕ بہٕ تہِ واتہٕ تھانس پٮ۪ٹھ تہٕ پوٚتُس أنۍزیٚو درخاس لیٚکھِتھ تہٕ أسۍ کَرو اَتھ اِنوٮ۪سٹِگیٚشن اتھ چھُ کُرن جلدی جلدی کیٛازِ اتھ چھُ یہِ تیزٕے تیزٕے پٮ۪ٹھٕے روزو تہٕ اَتھ گَژھِ جلدی مسلہٕ گَژھِ جلدی ساٹ آوُٹ بہٕ واتہٕ ییٚلہِ تُہۍ گۄڈٕ ترٛٲوِو نا درخاس تھانس پٮ۪ٹھ یِتھَے پٲٹھۍ ما یِمہٕ بہٕ یپٲرۍ وُچھ حظ ہنٛگتہٕ منٛگ کیٛاہ یی اِنسپٮ۪کٹر کیٛاہ یی ہنٛگتہٕ منٛگ مان ژٕ دُکانس پٮ۪ٹھ یوٚتانۍ نہٕ مےٚ کانٛہہ درخاس ترٛایہِ یا کانٛہہ کُنہِ قٕسمہٕ شِکایت کَرِ مےٚ چھِ ادٕ اٮ۪کشن تُلٕنۍ

آ اَدٕ حظ آ بہٕ واتہٕ تہٕ اَدٕ کیٛاہ بِہِو رۄبَس حوال مےٚ چھُ وُنکٮ۪نَس آورٮ۪ر